وَعلیکُم سَلام اَسلام آ اَسہِ اوس اَسہِ اوس روٗم ضروٗرت ہوٹلُک اَسہِ گَژھِ وِی آے پی روٗم میلُن میلُن آسُن نا یَتھ منٛز اَسہِ پرٛتھ کانٛہہ سہوٗلِیت میٚلہِ اَسہِ حظ چھُ ہفتس خٲطرٕ روٗم ضروٗرت اَدٕ پاورٕ بَغٲر کِتھٕ کِتھٕ کٔنۍ ہٮ۪کو أسۍ سٔروایِو کٔرِتھ تہٕ باقٕے چیٖز چھِ پاور کَٹ یہِ چھِ پرٛابلِم روٗزمٕژ برٛونٛہہ پٮ۪ٹھٕ کٔشیٖرِ منٛز کہِ یہِ کٔشیٖرٕ منٛز پاور آسان صحیح کیٚنٛہہ

اَسہِ چھِ اَسہِ چھِ أسۍ کِتھٕ پٲٹھۍ ہٮ۪کو فون چھِ اَسہِ چارٕج کَرٕنۍ اَسہِ چھِ آب چھِ یہِ باقٕے فین اَے سی چھُ فین چھُ تِم چھِ تِم سہوٗلِیت ہٮ۪کن نہٕ اَسہِ تیٚلہِ میٖلِتھ کیٚنٛہہ تہٕ بیٚیہِ چھُ باقٕے باقٕے چیٖز تہِ چھِ لایٹ لایٹہِ ہٕنٛز تہِ گَژھِ اَسہِ پرٛابلِمٕے تیٚلہِ مگر مگر تُہۍ ؤنِو أسۍ مہٕ أسۍ مہٕ أسۍ مہٕ حظ ہٮ۪کو بِہِتھ یِتھٕے پٲٹھی ییٚمہِ بَغٲر گَرم آبہٕ بَغٲر کیٛاہ کَرو أسۍ یورٕ چھِ ییٚتہِ ماینَس آسان آلریڈی کشمیٖرس منٛز جنریٹر آب تہِ یہِ تہِ چھُ اَصٕل اَکھ اَوٚپشن اَکھ چھُ ییٚتہِ جنریٹر تہِ چھُ ٹھیٖک مگر یہِ ییٚمیُک پَزوٕ تۅہہِ جلدٕے کیٚنٛہہ سونٛچُن یہِ پاور کَٹُک کیٛازِ اَمہِ سۭتۍ ہٮ۪کہِ وارِیاہ زیادٕ اٮ۪فیکٹہٕ پٮ۪تھ کسٹٕمَرن پٮ۪ٹھ

یور چھِ یور چھِ یورٕ چھِ نٮ۪برٕ پٮ۪ٹھ یِوان ٹوٗرسٹہٕ تِمن تِمن کیٛاہ باسہِ تِمن باسہِ کٔشیٖر چھِ یِہَے وٲران جاے اَکھ مےٚ باسان تۅہہِ پَزِ ایپلِکیشن اَکھ تَرٛاوٕنۍ پی ڈی ڈی یَتھ ڈِپارٹمٮ۪نٹس خٕلاف چَلو ٹھیٖک چھُ کانٛہہ کانٛہہ پَرواے چھُنہٕ أسۍ کَرو تۅہے پٮ۪ٹھ بَروسہٕ اَز رات بیٚہمو أسۍ وۅنۍ ییٚتی